اَز چھِ نِوٕز چَلان زیادٕ یُکرین روٗس یُس جَنٛگ چھُ چَلان اتھ گوٚو تقریباً ؤری فٲضِل یا سا چھُ اَز تقریباً سٲرسٕے ورلڈَس مَنٛز یہَے نِوٕز چلان یم ہَسا گٔے دۄشوے مُلک خراب یُکرینَس گٔے زیاد تَبٲہی کٔرٕس یا سا یہِ رَشیاہَن اَتہِ ہَسا گوٚو یا سا یہِ سورُے درہم برہم یہِ چھُ یمو اَتہِ یا سا یہِ ہَوٲیی حَملہٕ کوٚر زمیٖنی حملہٕ کوٚر یُس اَتہِ کیٚنٛہہ یمن اوس بَنٲوِتھ یا سا یہِ مُلکَس مَنٛز یُکرینَس مَنٛز سُہ ہَسا گوٚو اَمہِ سۭتۍ سورُے تہس نہس تہٕ یا سا چھُ جَنٛگ ہَسا چھ یہِ چھ کُلَس پٮ۪ٹھ دۄشؤنی ہٕنٛز آسان تبٲہی وۅنۍ گوٚو روٗس چھُ سُپَر پاوَر أمۍ ہَسا ہیٚوت یُکرین چھُ کمزور مُلُک تہٕ یا سا یمو ہَسا دَبوو یہِ یُکرین اَتھ چھُ أمِس یا سا یہِ باقٕے مُلکَن ہُنٛد تہِ أنٛدروٗنی کیٚنٛہہ ساتھ تہٕ وۅنۍ گوٚو یا سا یہِ نِوٕز چھِ اَز تقریباً یہَے چَلان یِہَے ہَسا یُکرین ہَسا مۅکلٮ۪وو اَتہِ گٔے یا سا یہِ زَبردَس تَبٲہی جاٍنی نۅقصان گوٚو مٲلی نۅقصان گوٚو یُس اَتہِ یا سا یہِ گورمِنٛٹ سِٹرکچر اوس سُہ ہَسا گوٚو تباہ تہٕ یوک یا سا یہِ نِوٕز چھِ وُنکٮ۪ن تقریباً تقریباً یہَے چَلان بیٚیہِ چھِ چلان یہَے پٲکِستانَس مَنٛز یہِ کیٛاہ گوٚو تہٕ پٲکستان اوس گۄڈے یا سا یہِ اَتہِ چھُ نہٕ پٲکِستانچ نِوٕز چھِ آسان ہمیشہِ اَتہِ نَسا چھُ یا سا یہِ کُنے ساتہٕ یا سا یہِ کٲنٛسہِ تہِ وزیٖر اعظمَن پَنُن ٹایم کوٚڑمُت تہٕ اَتہِ چھُ یِہَے یا سا یہِ غُنٛڈاہ راج چلان تہٕ یمٕے نِوزٕ زٕ چھِ وُنکٮ۪ن تقریباً یا سا یہِ زیادٕ چلان یتھ مَنٛز بیٚیہِ چھِ وۅنۍ بیٛاکھ نِوٕز راتھ ہَسا گوٚو ؤزیٖر اعظم ہِنٛدوستانُک یا سا یہِ اوت یا سا یہِ امریکہ یا سا یہِ سُہ کَرِ تِمن سۭتۍ کٔرۍ تٔمۍ مہادٕ فوجی ڈیٖل کیٛاہتھانٮ۪تھ سُہ ہَسا اَنہِ تَتہِ سامان تہٕ پرٛتھ کانٛہہ ہَسا چھُ یَژھان وُنکٮ۪ن پَنُن مُلک گَژھِ یا سا یہِ برٛونٛٹھ پَکُن تہٕ یا سا یہِ اسلیے ہَسا اوس یُس راتُک دورٕ اوس یہِ تہِ چھِ بیٛاکھ نِوٕز اَز چلان یہِ ہَسا روزِ أمِس کامیاب دورٕ اَتہِ ہَسا یا سا یہِ کَرِ یمن سۭتۍ مہادٕ أمِس ہَسا چھُ چیٖنَس سۭتۍ ٹَکراو گَژھان پٲکستانَس سۭتۍ ٹَکراو گَژھان یہِ چھُ دپان بہٕ گَژھٕ بَنُن سُپر پاوَر مےٚ گَژھِ نہٕ کانٛہہ ہیٚکُن کانٛہہ تہِ مُلک کھوژٕنٲوِتھ یا دمکٲوِتھ تہٕ چیٖن یمن ہَسا چھُ امریکہ یا سا یہِ ہنٛدوستان یمن چھُ تعلُقات پانہٕ وٕنۍ ٹھیٖک روٗدۍ مٕتۍ گۄڈٕ پٮ۪ٹھے تہٕ یَنہٕ پٮ۪ٹھٕ وۅنۍ مودی آو تَنہٕ پٮ۪ٹھٕ ہَسا گٔے یمن مزیٖد بیٚیہِ أمِس ہَسا چھُ چیٖن یا سا یہِ اَکہِ سایڈٕ کھوژٕناون ہٮ۪وان لَداخ سایڈٕ حملہٕ کَرُن زمیٖن یا سا یہِ ہٮ۪وان ہَڈَپ کَرُن تہٕ یُس راتُک دورٕ چھُ یہِ تہِ چھُ اَز نِوٕز زیادٕ چَلان تہٕ یہِ راتُک دورٕ ہَسا چھُ اوے موٗجوٗب زیادٕ أہم کیٛازِ یہِ ہَسا اَنہِ اَتہِ کیٚنٛہہ سامان ہیٚیہِ یہِ فوجی سامان مٔلۍ تَمہِ سۭتۍ ہَسا گَژھِ أمِس یا سا یہِ فوجی طاقتَس مَنٛز بیٚیہِ ہن مذیٖد اضافہٕ تہٕ یا سا یہِ یُس ہَسا تۄہہِ مےٚ ووٚنوٕ یُکرینُک یُکرین ہَسا گوٚو تباہ تہٕ تَتیُک یا سا یہِ سورُے نِظامِ زِنٛدگی گٔے درہم تہٕ برہم لُکھ موٗدۍ لکھ گٔے بےٚ گھر لُکھ چھ جلایہِ وَطَن تہٕ یمے نوزٕ ہَسا چھِ وُنکٮ۪ن زیادٕ ورلڈَس مَنٛز چلان